گورمینٹ سکوٗلن منٛز چھِ کَشمیٖر آرٹ ہیٚچھناوان یِم آرِ کٲم ہیٚچھناوان سِژنہِ کٲم ہیٚچھناوان بٔنیان وۄنٕنۍ ہیٚچھناوان چھِ آزٕ تتھ آز کل چھِ زیادٕ پَہنتھ ہیٚچھناوان واریاہ واریاہ کہِ نٔے نٔے ماڈَل چھِ آمٕتۍ أزکِس ییٚلہِ بہٕ ٲسٕس پَران سکوٗلَس منٛز تِمن دۄہن ٲسۍ اَسہِ ہیٚچھناوان آرِ کٲم کرٕنۍ تِلہٕ لٲگٕنۍ ٲسۍ کُریشی کٲم ٲسۍ ہیٚچھناوان اَصٕل پٲٹھۍ بٔنیان ٲسۍ وۄنان اسۍ سہِ مےٚ چھ پَننہِ جایہِ پوٗرٕ یادٕ کہِ بہٕ ٲسٕس پَران نایِنتھس ٲسٕس بہٕ پَران اَسہِ ہیٚچھنٲوِکھ فون بَناوٕنۍ فون بَنو اَسہِ گَتوٗ فون تَتھ کوٚر اَسہِ رول تَتھ منٛز ترٲوٕکھ تار بیٚیہِ کٔرٕکھ لۄکٕٹ بیٹری سیٚل یَتھ منٛز سُہ فون بَنیو تَمہِ پَتہٕ تہِ مطلب آزٕ ٹِکۍ واوجہِ ٲسۍ أسۍ بَناوان تِمن ٲسۍ أسۍ ٹِکۍ واوجن سۭتۍ ٲسۍ أسۍ گِندان فین ٲسۍ أسۍ بَناوان کاغزن ٲسۍ أسۍ فین بَناوان